أسۍ چھِ فیملی مہ أسۍ چھِ جویِنٛٹ فیملی یَتھ منٛز أسۍ واریاہ خۄش چھِ روزان أسۍ چھِ اَکھ أکِس سۭتۍ وۄتھان بٮ۪ہان یا أسۍ چھِ پِکنِکَن گَژھان یا شامَن چھِ أسۍ رٔلِتھ مِلِتھ بَتہٕ کھٮ۪وان یا کَتھ باتھ کَران مےٚ چھِ فرٛٮ۪نٛڈٕس تہِ واریاہ اَصٕل مِلیمٕتۍ زِندٔگی مَنٛز یِم واریہو لِحاظ سَپوٹ چھِ کَران چاہے اِنسانَس خوشی آسہِ یا خُدا نا کَرے غَم آسہِ فیملی سۭتۍ چھُ مےٚ واریاہ اَصٕل بانٛڈ بَنیومُت یَتھ منٛز ییٚمۍ سۭتۍ اِنسان چھُ واریہو لِحاظ ڈٮ۪ولَپ کَران فرٛٮ۪نٛڈٕس بَناونہٕ سۭتۍ تہِ چھُ اِنسان واریاہ برٛونٛہہ پَکان زِندٔگی منٛز مَگَر اِنسانَس گَژھِ فرٛٮ۪نٛڈسَن ہٕنٛز کَمپٔنی واریاہ اَصٕل آسٕنۍ ییٚمۍ سۭتۍ زَنہٕ کہِ اِنسانَس فٲیدٕ ییہِ تہٕ بییٚہِ ہیٚکہِ اِنسان برٛونٛہہ پٔکِتھ نَہ کہِ ییٚمۍ ساتہٕ ییٚمہِ سۭتۍ اِنسان دَہ قَدم پَتھٕے گَژھِ تِم دوس کَژھن نہٕ بَناوٕنۍ یا مےٚ چھِ تِم دوس بَنیمٕتۍ زِندٔگی منٛز یِمو مےٚ ہَر لِحاظ واریاہ مَدَت چھِ کوٚرمُت چاہے پَرنہٕ لِحاظ یا واریہو لِحاظ چھُ مےٚ تِمو مَدَت کوٚرمُت یِم میٛانہِ زِندٔگی خٲطرٕ واریاہ مُفیٖد چھِ ثٲبِت گٔمٕتۍ